آ بلکُل یہِ اَصٕل کوٚسچَن اِنڈیَن فِلمٕز یا أسۍ وَنان چھِ موسیٖقی میوٗزِک یُس چھُ آسان اگر أسۍ وٕچھو یِم چھِ کینٛہہ موٗویٖز چھِ آسان اَصلہِ یِم أسۍ سبق چھِ دِوان زندگی ہِنٛدۍ مگر کینٛہہ چھِ آسان اکثر بیشتر یِم سٲنۍ سوسایٹی منٛز سانٮ۪ن بَچَن پٮ۪ٹھ واریاہ زیادٕ غلط اثرات چھِ ترٛاوان اور ییٚمہِ کہِ بُنیادَس پٮ۪ٹھ سٲنۍ سوسایٹی یۄس چھُ یہِ چھُ واریاہ زیادٕ خراب گٔمٕژ اور تِم چیٖز چھِ یِوان ہاونہٕ ییٚمہِ سۭتۍ سٲنۍ جوان چھِ مٲیِل گژھان زیادٕ زیادٕ ہے نہ اَسہِ تہِ گژھِ ہا آسُن ایٚمی حِساب سون سٮ۪ٹ آف لایفہِ ہُنٛد یُس نہٕ پاسِبٕل چھُ آسان کینٛہہ اور تِم چیٖز چھِ یِوان فَحٲشیت چھِ یِوان تِتھۍ کٔنۍ پھٲلاونہٕ کہِ ییٚمہِ سۭتۍ سٲنۍ گُناہ تہِ چھِ زیادٕ گژھن وٲلۍ اَمہِ سۭتۍ سوسایٹی چھِ خراب گژھان اور مین اَکھ چیٖز ہَمو چیٖزو سۭتۍ چھُ اَکھ کٕلاس گژھان کِرٛییٹ کُس مطلب اَمہِ سۭتۍ چھِ اَکھ کَمپٕلٮ۪کٕس کَمپٕلٮ۪کٕس بَنان اَکھ اِنسان چھِ بَنان دَپان ہے نہ بہٕ ہَسا چھُس یوٚہَے آسان تِمنٕے خابَن منٛز سونٛچان تہٕ اور لاگان تی کَرُن ییٚمہِ سۭتۍ چھِ تٕہٕنٛز سٕٹَڈیٖز چھِ اِفٮ۪کٹ گژھان اور یُس یہِ میوٗزِک اوس یُس کَلاسِک میوٗزِک اوس سُہ چھِ بڑٕ بہتریٖن یَتھ کینٛہہ سٮ۪نٕس چھُ نیران مگر یُس اَزکَل زیادٕ پَہَم میوٗزِک چھُ یَتھ کُن أسۍ گٔمٕتۍ چھُ یہِ چھِ صرف شور یُس سُہ بَنیومُت چھُ سانٮ۪ن سوسایٹی یَن سانٮ۪ن گَرَن ہُنٛد اَکھ بوٚڑ بار یہِ غلط چیٖز اَکھ ییٚمہِ سۭتۍ باقٕیَن تہِ مطلب سَمٕجھ تہِ چھُنہٕ اَتھ یِوان کِہیٖنۍ اور یَتھ نہٕ کانٛہہ سٮ۪نٕس تہِ چھُ آسان کِہیٖنۍ البتہ کینٛہہ فِلمہٕ چھِ آسان تِم تہِ یِم واریاہ اَصٕل چھِ آسان یِم سٲنِس سماجَس خٲطرٕ چھِ ٹھیٖک اور یِم أسۍ سبق آموز چھُ دِوان اور روٗد یہِ کوٚسچَن کہِ سوال کہِ کَم قٕسمٕکۍ سیٖریَل یا کَم قٕسمٕکۍ موٗویٖز چھُس بہٕ وٕچھان بہٕ چھُس وٕچھان مےٚ چھِ پَسنٛد موٗوی وٕچھنہِ یِم رِیَلِشٹِک آسَن یعنی کہِ یِم عکٲسی آسَن نہٕ کَران یہِ وٕنۍکٮ۪س دُنیاہَس منٛز گژھان چھُ کم چیٖز چھِ فار اٮ۪کزامپٕل تۄہہِ دِمہٕ بہٕ اٮ۪کزامپٕل اَکھ آیوٗشمان کھُرانٕنۍ چھِ موٗوی اَکھ آٹِکَل فِفٹیٖن یا وَنہٕ بہٕ تُہُنٛد بدھایی ہو یِم مطلب رِیَلِسٹِک فٮ۪کٹٕس چھِ سانہِ زندگی منٛز گژھان وٕنۍکٮ۪س تٕمَن قٕسمَن ہِنٛدۍ موٗجوٗب چھِ مےٚ بڑٕ نا پَسنٛد تہٕ تاکہِ تِم چھِ بلکل ہاوان کہِ اَکھ اَکھ مَسیج دِوان سانہِ سوسایٹی خٲطرٕ تہِ یِم فیورِٹ اٮ۪کٹَر یا اٮ۪کٹرٛس چھِ مےٚ فار اٮ۪کزامپٕل امیتاب بَچَن چھُ ایوٗشمان کھُرانا چھُ عرفان خان چھُ منوج بھاجپایی چھُ سِدھارت ملہوترٛا چھُ وغیرہ وغیرہ اوس اٮ۪کٹرٛسو منٛز لگ بگ کیٛاہ وَنو اَتھ دِپِکا پاڈوکَن چھِ انوشکا شرما چھُ کیٛاہ وَنان اَتھ کریٖنا کپوٗر چھِ یِم چھِ پَسنٛد اور روٗد یہِ سوال کہِ آ بلکل موٗوی سانٛگٕز چھِ مےٚ کلاسِکَلٕے زیادٕ پَہَم پَسنٛد اور یِمَن کیٛاہ مطلب آسہِ آسان اور میون یُس فیورِٹ سِنٛگر چھُ تِم چھِ زٕ ترٛےٚ عاطف اسلم چھُ جوبیٖن ناٹیال چھُ کیٛاہ چھِ وَنان أمِس درشَن راوَل چھُ وغٲر وغٲر اور زیادٕ پَہَم چھِ مےٚ درشَن راولٕنی سانٛگ پَسنٛد